یِم بٔڑۍ بٔڑۍ نفر چھِ تِم چھِ گِنٛدان گیمٕز لایک پٕلے کاڈ چٮ۪س چھِ گِنٛدان کٮ۪رَم چھِ گِںٛدان کِرکَٹ کَبَڈی بیٚیہِ چھُ تم گِںٛدان ٹرُتھ اینٛڈ ڈِیَر